مےٚ کَریو اَکہِ وٮ۪ب سایٹہِ پٮ۪ٹھ جاکٮ۪ٹ اَکھ زارُہُک آرڈَر مگر تمہِ سُہ باسیٚو مےٚ واریاہ بہتریٖن جاکٮ۪ٹ تَتھ چھِ بیسٹ کالٹی یوٗز کٔرِتھ سورُے کینٛہہ چھِ تَتھ اَکھ نمبر آیٹَم یوٗز کٔرِتھ سُہ چھُ مےٚ وٕنہِ گَرے تَتھ گٔے ترٛےٚ ؤری وٕنُک تامَتھ مگر سُہ چھُ وٕنہِ دۄہ کھۄتہٕ دۄہ نَوان